کَشمیٖرَس منٛز چھےٚ زیادٕ کانٛہہ تہِ مطلب کہِ کَشمیٖر کٲشٕر پٲٹھۍ یِوان یا فرٛیز چھِ آسان یِم زیادٕ مطلب کامَن چھِ یِوان کَشمیری مَنٛز یہِ کَتہِ اوسُکھ ٹھیٖکٕے چھُکھاہ اَصٕل پٲٹھۍ یِمَے چھِ کیٚنٛہہ فرٛیز یِم زیادٕ سانہِ کَشمیری لٮ۪ںٛگویج منٛز چھِ گژھان رِپیٖٹ دۄہے چھِ پٮ۪وان یِم اَسہِ یِم سٮ۪نٛٹٮ۪نٕس وَنٕنۍ ٹھیٖک چھُکھاہ ژٕ کیٛازِ آوُکھ نہٕ آوکھٕ اورٕ یورٕ گوٚوکھٕ مطلب یِمَے چھِ کیٚنٛہہ چیٖز کٔرتھٕ کٲم گَرِ چھِوٕ سٲری ٹھیٖک یِم چھِ کیٚنٛہہ فرٛیزٕز یِم زیادٕ کَشمیری لٮ۪نٛگویج مَنٛز چھِ یِوان کَشمیٖرَس منٛز بولنہٕ